أسۍ چھِ پیشَنٛٹَس یِم سَجَشَن دِوان کہِ تِم پَزِ ڈیلی اٮ۪کزَرسایِز کَرٕنۍ اٮ۪کزَرسایِز کَرنہٕ سۭتۍ چھِ تِمَن خوٗن دورٕ کَران تہٕ تِمَن تِم یُہُنٛد صحت چھُ روزان ٹھیٖک تِمَن پَزِ اَصٕل اَصٕل غذا کھیوٚن سُہ غذا نہٕ کھیوٚن کیٚنٛہہ ییٚمۍ سۭتۍ تِہُنٛد صحت خراب گژھِ تِمَن پَزٮ۪ن اَصٕل اَصٕل مٮ۪وٕ کھیٚنۍ دۄہَے دۄہَے اٮ۪کزَرسایِز کَرٕنۍ پَنُن صحتُک خیال تھاوُن یہِ یہِ تِہٕنٛدِ خٲ غذا کھیوٚنُک خٲطرٕ ٹھیٖک آسہِ تہِ تہِ کھیوٚن اَصٕل اَصٕل غذا کھیوٚن اٮ۪کزَرسایِز کَرٕنۍ ڈیلی بیٚیہِ گژھِ پَزٮ۪ن تِمَن گیمہٕ سارے گِنٛدنہِ کیوٗنٛکہِ گیمہٕ گِنٛدنہٕ سۭتی چھُ زیادٕ سون خوٗن دورٕ کَران تہٕ سون صحت چھُ ٹھیٖک روزان